آ سٲنِس گَرَس مَنٛز چھِ اکھ پاک خانہ تہٕ گَرَس مَنٛز پاک خانہ آسُن چھُ واریاہ زیادٕ ضروٗری امہ سۭتۍ چھِ أسۍ واریاہَو بیٚمارٮ۪و نِش تہِ بَچان تہٕ واریاہ سہولیت تہِ چھِ یِوان مَثلاً اَگَرے پاک خانہ اَسہِ گَرَن اندرٕ چھِ آسان أسۍ چھِ بِنا کُنہِ رُکاوَٹ یمہِ وِز تہِ ہیٚکو أسۍ چھِ پَنُن پانے ہیٚکان نیٖرِتھ اصٕل پٲٹھۍ ہیٚکان صاف صَفٲیی تھٲیِتھ تہٕ اَگر نہٕ پاک خانہ چھُ آسان اندرٕ کِہیٖنۍ نٮ۪بَر نیرُن چھُ گَژھان مُشکِل اَسہِ چھُ پیٚوان کانٛہہ بٲژ سۭتۍ تُلُن راتھ کِژ چھِ گَژھان مُشکِل زیادٕ تَر چھ پاک خانہ اندرٕ کَٔنۍ آسُن یہِ چھِ رات خٲطرٕ واریاہ اصٕل تکیازِ راتٕلۍ چھُنہٕ پیٚوان نٮ۪بَر کھوٚژِتھ نیرُن کِہیٖنۍ تہٕ واریاہ فٲیِدٕ چھِ امہ سۭتۍ چھِ واریاہ مِثال واریاہ بیٚمارٮ۪و نِش تہِ چھ بَچان امہ سۭتۍ تہٕ آب چھُ روزان اصٕل پٲٹھۍ صاف صَفٲیی سان چھُ روزان پاک خانہ اندرٕ تہٕ یہِ چھُ واریاہ بہتَر تہٕ